باقِیَن پٕلینٹَن پٮ۪ٹھ چھِنہٕ أسۍ ہٮ۪کان لایِف گُزٲرِتھ کینٛہہ تِکیازِ تَتہِ چھُنہٕ آسان آکسیٖجن کینٛہہ أرتھہِ پٮ۪ٹھٕے یوت چھِ أسۍ ہٮ۪کان پَنٕنۍ لایف گُزٲرِتھ تِکیازِ ییٚتہِ چھِ آکسیٖجن تہِ آب تہِ تہِ بیٚیہِ چھِ ییٚتہِ لینڈ تہِ یِتھ پٮ۪ٹھ أسۍ روٗزِتھ چھِ ہٮ۪کان تہٕ باقیَن پٕلینٹزَن پٮ۪ٹھ چھنہٕ یِم خصوٗصیت کینٛہہ